السلام علیکُم أسۍ نہ حظ چھِ نہٕ وٕنہِ تیٖتیاہ ٹیٚکنِکَلی تیٖتیاہ بونٛٹھ کِہیٖنۍ اَگَر أسۍ وٕچھو مَطلَب وٕنہِ چھِ نہٕ أسۍ زیادٕ مَطلَب ایٚوِیَر کینٛہہ اتھ ٹیٚکنالجی رِلِویٚنٹ یا باقٕے چیٖز یِم چھِ تِمَن رِلِویٚنٹ چھِ نہٕ أسۍ وٕنہِ تیٖتۍ تہِ سَوُنٛڈ کینٛہہ کہِ أسۍ ہیٚکو زیادٕ ہیٚلٕپ کٔرِتھ اَلبَتہ ییٖژاہ ہن اَسہِ چھِ وٕنکیٚن پَتَہ ییٖژاہ ہَن مےٚ چھِ خاص کَر وَنہٕ بہٕ پَنٕنۍ کتھ ییٖژاہ ہَن مےٚ ہیٚکَن چھُ چیٚلِتھ تیٖژاہ ہٕن چھَس بہٕ کَرَن ہیٚلٕپ یا کٲنٛسہِ ہٕنٛدۍ کینٛہہ ٹیٚکنِکَل شوٗ سالو کَرنَس مَنٛز ساٹ اَوُٹ کَرنَس مَنٛز تہٕ وٕنکیٚن اَگَر أسۍ وٕچھو ماڈٲرٕنۍ ڈے مَطلَب وٲلڈَس مَنٛز وٕنکیٚن چھِ زیادٕ یِم چیٖز چھِ تِم چھِ چَلان اِنٹرنٹ بیسڈ ٹیٚکنِکَل اِشوٗز چھ آسان یِہے مَطلَب آیۍ سی ٹی بیسڈ یا باقٕے کینٛہہ ٹیٚکنِکَل اِشوٗز چھِ آسان تِمَن مَنٛز ہیٚکو أسۍ خاص کَر یی ہیٚلٕپ کٔرِتھ کانٛہہ مَطلَب زَنان موٚنٛڈ آسہِ یا موٚہنیٚو آسہِ یا بُزَرٕگ آسہِ فونَس رِلِویٚنٹ چھِ تِمَن کانٛہہ پرابلِم آسان تہٕ سُہ چھِ ہیٚکان تھوڑا سا تِمَن سالو کٔرِتھ تھوڑا یہِ ہیٚلٕپ کٔرِتھ کٲنٛسہِ آسہِ نہٕ کٲنٛسہِ اِنسانَس تَگان یہِ اڑ أڑۍ چھِ وٕنکیٚن یِتھ تہِ یِمَن چھُنہٕ مَطلَب موبایلَس مَنٛز تَگان مَطلَب اَلام سیٚٹ کَرُن کِہیٖنۍ یا رِمایِنڈَر تھاوٕنۍ یا میل کھولٕنۍ یا میل سیٚنٛڈ کَرٕنۍ یا باقٕے چیٖز چھِ آسان مَطلَب چَلاوان یِم سوشَل میٖڈیا پَلیٹ فارمَس پٮ۪ٹھ پوسٹ کَرٕنۍ چیٖز یا ٹِویٖٹَرَس پٮ۪ٹھ ٹویٖٹ کرُن یا باقٕے چیٖز چھِ یِم نہٕ وٕنکٮ۪ن واریاہ اِنسان چھُ یِمَن نہٕ تِم چیٖز چھِ تَگان کِہیٖنۍ تہٕ تِہِنٛد یِم سۄ پرابلم سالو کَرنہٕ خٲطرٕ چھَس بہٕ تِمَن تھوڑا سا ہیٚلٕپ ہیٚکان کٔرِتھ تہٕ یا باقٕے چیٖز چھُ یِم یتھ انٹر یتھ پٮ۪ٹھ کَمپیوٹرس پٮ۪ٹھ کَمپیوٹرس چھُ نہٕ اَڑٮ۪ن تَگان چَلاوُن کِہیٖنۍ مَطلَب لیٚپٹاپ نہٕ تَگان اَڑٮ۪ن آن کَرُن آف کَرُن یا مَوُس کِتھ پٲٹھۍ کَرو یوٗز یا کی بوڈ کِتھ پٲٹھۍ کَرو وَیَرلیٚس کی بوڈ کِتھ پٲٹھۍ کَرو سیٚٹ یا یِم وَیرِ دار کی بوڈ کِتھ پٲٹھۍ کَرو سیٚٹ یا أسۍ وٕچھو باقٕے چیٖز چھِ آسان یِم کَمپیوٹرس مَنٛز چھِ لَگان یِم پیٚن ڈرایِو وَغیرہ تَتھ مَنٛز کتھ پٲٹھۍ چھُ ڈاٹا سیو تھاوُن یا ڈاٹا ٹرانسفر کِتھ پٲٹھۍ چھُ پیٚوان کَرُن اَڑٮ۪ن چھَ نہٕ تِہن یِوان سمجھ کِہیٖنۍ تہِ تَتھ مَنٛز چھَس بہٕ تھوڑا تِمَن ہیٚلٕپ کَران ڈاٹا کِتھ پٲٹھۍ کَرو ٹرانسفَر أکِس یتھ پٮ۪ٹھ اَکہِ ڈِوایسہِ پٮ۪ٹھ بیٚیِس ڈِوایسَس تام یا أسۍ وٕچھو مَطلَب بلوٹُتھ ذٔریعہٕ چھِ أسۍ واریاہ کَنیٚکٹہٕ کَران یا واےفاے ذٔریعہٕ یِمَن مَنٛز چھِ کَران تھوڑا سا ہیٚلٕپ